اگر أسۍ پاورٕچ کَتھ کَرو یُس وٕنۍکٮ۪نَس ونٛدٕ چھُ سانہِ کٔشیٖرِ مےٚ باسان اَسہِ آسہٕ ہن ٲٹھ ٹُہ نَو گٲنٛٹہٕ پاوَر آز آسان تِکیٛازِ آز چھِ واریاہ پاوَر کَم آسان تہٕ ییٚمیُک اٮ۪فکٹ سانہِ واریاہن سیٖزنَن پٮ۪ٹھ چھُ پٮ۪وان بِکاز مطلب یُس یہِ پاوَر چھُ ییٚلہِ یہِ پاوَر چھِ گَژھان اَسہِ چھُ سٮ۪ٹھاہ نۄقصان گَژھان تِکیٛازِ اگر أسۍ وٕچھو اَمہِ سۭتۍ چھِ أسۍ وٕنۍکٮ۪نَس مِثال پیٹہِ کٲم چھِ أسۍ وٕنۍکٮ۪س کَران یا باقٕے چیٖز ییٚمہِ خٲطرٕ اَسہِ پاوَر ضٔروٗری چھِ مگر یہِ پاوَر گَژھان چھُ سانہِ خٲطرٕ سٮ۪ٹھاہ مُشکِل یُس زن وٕنۍکٮ۪س ضٔروٗرت اوس اَسہِ مگر یہِ چھِنہٕ اَسہِ اٮ۪ویلیبٕل وٕنۍکٮ۪س یہِ پاوَر کیٚنٛہہ تہٕ یہِ چھِ سانہِ خٲطرٕ سٮ۪ٹھاہ مُشکِل کَران یہِ پاوَر گَژھُن